سٲنِس علاقَس منٛز چھِ واریاہ زیادٕ کَمپٔنیٖز تِم یِم اَسہِ واریاہ زیادٕ فٲہدٕ چھِ واتناوان یِم سانہِ لایِفہِ منٛز واریاہ زیادٕ ضٔروٗرت چھِ تِکیٛازِ اِنٛڈیا کشمیٖرَس منٛز چھِ واریاہ زیادٕ کلایِٚمَیٹ چَیٚنج آسان فار ایٚگزامپٕل اگر ہَرُد چھُ آسان تَتھ منٛز چھُ آسان اَسہِ پیٹھ ہٕنٛز ضٔروٗرتھ ٹایپٕچ ضٔروٗرت کاغٕدچ ضروٗرت گاسٕچ ضٔروٗرت یِم سٲنۍ نیٖڈٕس چھِ فُلفِل کَران تِمے تِمے کَمپٔنیٖز أسۍ چھِ تِمَن پؠٹھ ہؠکان بایٚکہِ پؠٹھ تہِ گٔژھِتھ گاڑؠن منٛز تہِ گٔژھِتھ یِم سٲنِس نیٖڈٕس چھِ فُلفِل کَرَان اگر اَسہِ کُنہِ جایہِ ضٔروٗرت پیٚہ کُنہِ چیٖزٕچ تِمٕے چھِ اَسہِ واتناوَان ضروٗرتھ شُکریہ